لۄکٕٹیٚن لۄکٕٹیٚن یِمن بِزنِسن منٛز یا یِمن کاربارن منٛز چھُ ٹیکنالجی ہُند واریاہ اکھ اِمپارٹنٹ رول یِموٕے سۭتۍ ہیوٚکھ یِمو پَنٕنۍ لۄکٕٹ لۄکٕٹ بِزنِس یِم ہیٚکۍ یِمو چلٲوِتھ اَمیُک گژھِ آسنۍ یِم یِمَن پَنٕنۍ خٔریٖدار چھِ آسان تِمن سۭتۍ چھِ یِم روزان ٹچس منٛز رٲبطہٕ چھ یِمن تِمن سۭتۍ روزان ژۄوُہ برابر دۄہ کین ژۄوُہن گنٹن یِم چھِ آٹو جینریٹِڈ میسیجن یِم پانے چھِ میسیجہِ جینریٹ گژھان پازٹیو اکھ اَصٕل اکھ رُت فیٖڈ بیک چھِ تِم تِمن نِش نِوان پَنٕنٮ۪ن کَسٹمَرن نِش تِم چھِ تِمن میسیجِز سوزان کہِ کوٚت ووٚت پارسل کوٚت چھُ واتنٕے اَگر أسۍ آن لاین بزنسٕچ کَتھ کرو کر واتہِ کِتھ کٔنۍ واتہِ کوتاہ چھُ پے کَرُن پوٗرٕ ڈِٹیٖل دِوان بیٚیہِ وٕچھان تِمن ہٕنز ضروٗرت کیٛاہ چھِ کیاہ چھنہٕ یَتھ منٛز زَن تِمن سۭتۍ یِنہٕ گژھنہٕ چارجِز کم لٔگۍ اٮ۪کسپینسز یِم تِمن چھِ تِمن تِم لگۍ کَم اوٚورآل گوٚو اکھ یُس لۄکُٹ مۄکُٹ بِزنِس چھُ سُہ گوٚو اوٚورآل اَگر أسۍ وٕچھو سُہ گوٚو اِمپروٗوٕے سۄ گوٚو تٔمۍ کٔر ترقی اَمہِ چیٖزٕ سۭتۍ